یِم پانٛژھ حرف چھِ شراہ شیٚتھ تہٕ ژُوَنزہ دہ ساس زٕ ہَتھ تہٕ دُونز اکھ لچھ ژوُہ ساس ترٛےٚ ہَتھ تہٕ باہ شےٚ لَچھ ژُوَنٛزاہ ساس پانٛژھ ہَتھ اکشیٖتھ ژور لچھ دُنَمَتھ ساس اکھ ہتھ تہٕ تیٚیہِ ترٕٛہ